میٛٲنِس سکوٗل میٛٲنِس یہِ ایریاہَس منٛز چھِ واریاہ مشہوٗر سکوٗل یور چھُ اِمامیہ پَبلِک سکوٗل سِکنٛدَرپورہ تہٕ بیٚیہِ چھُ مٔدیٖنہ پَبلِک سکوٗل نوٗری پورہ یِم چھِ واریاہ اَصٕل سکوٗل تِکیٛازِ یُس اَتہِ اٮ۪جوکیشنٕچ یہِ کالٹی چھےٚ یہِ چھےٚ واریاہ بہتریٖن تِکیٛازِ اَتہِ چھِ أکِس بَچَس دِوان مذۂبی تٲلیٖم مارٕل اٮ۪جوکیشَن چھِس دِوان بیٚیہِ چھِس دِوان سکوٗلٕچ تٲلیٖم تہِ کمپیوٗٹرٕچ تٲلیٖم تہِ اَتہِ چھِ واریاہ کِتابہٕ یِوان پرنہٕ تہٕ امہِ علاوٕ أسۍ چھِنہٕ یَژھان أسۍ چھِنہٕ یَژھان بڑٮ۪ن یِمَن بٔڑۍ بٔڑۍ شہر چھِ تَتہِ کٮ۪ن سکوٗلَن منٛز گژھُن کِہیٖنۍ تِکیٛازِ یِم اَسہِ آس پاس نزدیٖک سکوٗل چھِ یِم چھِ واریاہ زیادٕ بہتریٖن سکوٗل واریاہ اَصٕل سکوٗل اَتہِ چھِ اَکھ بَچہِ اَصٕل پٲٹھۍ اٮ۪وِیَر گژھان اَصٕل معلوٗمات ہٮ۪کان أکِس بَچَس میٖلِن اَتہِ چھےٚ واریاہ فیسَلٹی تہِ ییٚتہِ زَن چھِ ایریاہَس منٛز یِم سکوٗل چھِ تِمَن منٛز چھِ واریاہ زیادٕ فیسَلٹی اَصٕل فیسَلٹی أسۍ چھِ اَصٕل پٲٹھۍ مطمعیٖن پوٗرٕ پٲٹھۍ چھِ أسۍ مطمعیٖن یِم تہِ سکوٗل اَسہِ آس پاس چھِ تِکیٛازِ یُس بَچہِ چھِ یُس اَسہِ ییٚتہِ مٔدیٖنہ پَبلِک سکوٗل چھِ یا اِمامیہ پَبلِک سکوٗل چھِ یُتھُے تور بَچہِ کانٛہہ تہِ بَچہِ پَرنہِ چھِ گژھان تِمَن چھِ ٹایم تہِ لَگان کَم تہٕ ٹایم تہِ چھُکھ بَچان تہٕ اگر وٕنہِ دوٗرمٮ۪ن سکوٗلَن گژھو تَتہِ لَگہِ کِراے تہِ لَگہِ زیادٕ گاڑِ فیٖس تہِ لَگہِ زیادٕ تَوَے چھِ أسۍ یہِ پرٛٮ۪فَر کَران پنٛنِسٕے ایریاہَس منٛز سکوٗل گژھُن تِکیٛازِ اَتِچ اٮ۪جوکیشنٕچ یۄس کالٹی چھےٚ سۄ چھےٚ واریاہ بہتریٖن کالٹی اَتہِ چھِ پرٛٮ۪تھ کانٛہہ اٮ۪جوکیشَن یِوان دِنہٕ مثلاً اگر اَتہِ پرناووکھ تٔمِس چھِ یِوان سُہ چھِ پٕلے میتھڈ پٕلے وے میتھڈ چھِ یِوان تَتٮ۪س کَرنہٕ استعمال ڈِمانَسٹرٛیشَن أکِس بَچَس چھِ باسان بہٕ چھُس نہٕ پَران کینٛہہ بہٕ چھُس گِنٛدان گِنٛدنَس گِنٛدنان گِنٛدان چھِ أکِس بَچَس اَتہِ ہیٚچھناوان سٲلِم کہِ یِم چھِ واریاہ بہتریٖن سکوٗل تَوَے چھِنہٕ أسۍ یَژھان بَڑٮ۪ن سکوٗلَن منٛز گژھُن کہِ بَڑٮ۪ن بَڑٮ۪ن شہرَن منٛز گژھُن کِہیٖنۍ تِکیٛازِ أسۍ چھِ واریاہ سٮ۪ٹٕسفایڈ پنٛنِس ایریاہَس منٛز یِم اَسہِ سکوٗل چھِ